ییٚلہِ ہسا سَوال چھُ وۄتھان زِ کٲشِر زَبانہِ ہُند آگُر کیاہ چھُ کٲشِر زَبانہِ کِتھ پٲٹھۍ نوو زَنا اَتھ مُتعلِق ہسا چھِ واریاہ ادیٖب پَنٕنۍ پَنٕنۍ راے دِوان کیٚنہہ ادیٖب چھِ لٮ۪کھان زِ یہِ ہسا چھِ ٲس مٕژ زِ یِتھُے اِنڈو آرین زَبانہٕ آسہٕ بولنہٕ یِوان أتھۍ منٛز ہسا اوس اکھ قٔبیٖلہٕ اکھ یتھ وَنان ٲسۍ دردِ قٔبیٖلہٕ تہٕ سُہ قٔبیٖلہٕ ہسا چھُ یَتھ کٔشیٖر ۂنز جایہِ پٮ۪ٹھ آمُت یَتھ جایہِ آز کٔشیٖر یُس جایہِ آز کٔشیٖرِ ۂندۍ ناوٕ سۭتۍ زاننہٕ چھِ یِوان تہٕ تِمَن دردی قٔبیٖلٕکۍ لُکھ ہسا چھِ اور آمٕتۍ تہٕ یِمَو ہسا چھِ اَمِچ بُنیاد ترٲومٕژ کیٚنہہ ادیٖب ہسا چھِ مانان زِ یُس اَمِچ گۄڈٕنِچ صوٗرت چھِ ٲس مٕژ سۄ سا چھِ ٲس مٕژ پراکرَتٕکۍ زَبانہِ منٛز ہسا چھِ اَمِچ گۄڈٕنِچ شَکٔل درٛامٕژ تہٕ پَتہٕ ییٚلہِ وَق روٗد دۄہ کھۄتہٕ دۄہ گُزران تہٕ پَتہٕ ہسا آیہِ نٔوی صدی منٛز خوشی ۂندۍ کیٚنہہ ادیٖب بیٚیہِ شیرو شاعرِ وٲلۍ أمۍ ہسا یِمَو منٛز ہسا ٲسۍ کیٚنہہ یَتھ منٛز أسۍ لَلدٮ۪د یا شیخ نوٗروٗدیٖن ؤلی زیادٕ مَشہوٗر ۂستی ماننہٕ چھِ یِوان ماننہٕ ہسا چھُ یِوان یِم تٔمہٕ زٕ ادیٖب ٲسۍ تِمو ہسا چھُ اَتھ زَبٲنۍ منٛز سَنسکرٮ۪ت سَنسکرتُک اکھ واریاہ بوٚڑ اَثر تراومُت تٔمَو ہسا چھِ اکھ کٲشرِ زَبانہِ سۭتۍ واریاہ سَنسکرت اَلفظ اِستعمال کٔرۍ مٕتۍ لُکھ ہسا چھِ تِہِنز شعرو شٲری واریاہ زیادٕ پَسند ٲسمٕتۍ کران تہٕ أمۍ وجہہ سۭتۍ چھِ یِم تِمَو یِم اَلفظ اِستعمال ٲسۍ کٔرۍ مٕتۍ تہٕ کٲشرٮ۪و تہِ ہسا لٔگۍ تِمَے اَلفظ اِستعمال کَرٕنۍ پَنٕنہِ زَبٲنۍ منٛز پَتہٕ ییٚلہِ وق روٗد گُزران تہٕ ژۄدہم صٔدی وٲژ یَتھ منٛز ہسا مُسلمانن ۂنز حٔکوٗمَت آیہِ کٔشیٖر منٛز تہٕ مُسلمانن ۂنز حٔکوٗمَت ییٚمہِ وجہہ سۭتۍ یِم ہسا پَتہٕ بادشاہ ٲسۍ تِم ہسا ٲسۍ کران زیادٕ پَہم فارسی تہٕ بیٚیہِ عربی زَبان اِستعمال ییٚمہِ وجہہ سۭتۍ زَن یُس یہِ کٲشِر زَبان ٲسۍ اَتھ منٛز لٔگۍ ؤنۍ سَنسکرت علاوٕ عربی تہٕ بیٚیہِ فارسی لَفظ تہِ جُڈنہِ تہٕ رٔلِتھ مِلِتھ لٲج یِمَو اکھ اکہِ زَبانہِ ہُند جَرہہ دیُن ییٚلہِ پَتہٕ مُسلمانن ہٕنز حکوٗمَت بدلے کُنہٕ وُہِم صٔدی ٲسۍ چَلان کٔشیٖر منٛز ہسا آیہِ ڈوگرٕ حٔکوٗمَت یہِ حٔکوٗمَت بدلنہٕ سۭتۍ یِم ہسا یِم ڈوٗگرٕ زَبانہِ ۂندۍ بولَن وٲلۍ لُکھ ٲسۍ أمۍ ہسا ٲسۍ پَتہٕ زیادٕ پَہَم اُردوٗ بولان تہٕ یِمَو ہسا بَنایہِ تَمہِ دۄہ قونوٗنی زَبانہِ ہسا ٲسۍ یِوان اُردوٗ ماننہٕ امہِ وجہہ سۭتۍ ہسا گے کٲم یُس یہِ کٲشِر زََبان ٲسۍ یِمو ہسا لٲگۍ اَتھ منٛز واریاہ اَلفظ تِم اِستعمال کَرٕنۍ یِم زَن اُردوٗ زَبان بولَن وٲلۍ ٲسۍ استعمال کران ییٚلہِ زَن پَتہٕ یہِ قٲنوٗنی زبان تَمہِ ساتہٕ اُردوے بَنٲؤکھ تہٕ تَمہِ وجہہ سۭتۍ ہسا گوٚو کٲم یُس یہِ کٲشِر زَبان ٲسۍ اَتھ منٛز ہسا آیہِ واریاہ اَلفظ تٔمہٕ یِم اُردوٗؤکۍ ٲسۍ یِتھ پٲٹھۍ ہسا چھِ واریاہ ادیٖب تہٕ یِوان اَتھ منٛز پَنٕنۍ پَنٕںی راے یُس ہسا أزٕچ کٲشِر زَبان چھِ یہِ سا چھُ واریاہَن أمۍ ہسا چھُ واریاہَن زَبان پانَس منٛز جَزٔب کٔرمٕژ تہٕ اَتھ نٔوۍ زَبان ہسا چھِ أمۍ ہسا چھُ کَلہٕ کوٚڑمُت یَتھ أزکِس زَمانَس منٛز کٲشِر زَبان ونان چھِ یہِ کٲشِر زَبان زَبان ہسا چھِ أزکٮ۪ن لُکَن ۂنز پَہچان بَنٮ۪مژ تٔمۍ ہسا چھِ اَمہِ سۭتۍ پَنٕنۍ پرانٮ۪ن لُکن ہٕنز زہانتٕچ کَتھٕ زِندٕ تھاوان واریاہ روف ہسا چھِ وَنان کیٚنہہ بٲتھ ہسا چھِ وَنان أمۍ ہسا چھِ یِمَو ذٔریعہِ پَنٕنۍ ماجہِ زیو زِندٕ تھاوان تہٕ یہ سا چھُ نَسل در نَسل یِم برونہہ پَکناوان روزان